اَسلام وعلیکُم وَعلیکُم اَسَلام تُہۍ چھُو حظ ٹھیٖک اَوا شُکُر الحمدُاللہ گَرِ حظ گَرِ چھا سٲری ٹھیٖک اَچھا تُہۍ ؤنۍتو تُہۍ چھِوا فٔرنیٖچر شاپہٕ پٮ۪ٹھ اَسہِ حظ اوس فٔرنیٖچر بناوُن نا آ اَز کہِ مطلب اَزکہِ ڈِزاینُک اوس اَسہِ بناوُن اَسہِ چھِ بٮ۪ڈ ضروٗرت ڈبُل بٮ۪ڈ چھِنا اَز بناوان تَتھ چھِ تِم ڈایِر تہِ آسان بۅنہٕ بیٚیہِ چھِ اَسہِ ضروٗرت یہِ سِٹیڈی ٹے ہُہ چھُنہٕ آسان یِم شُرۍ چھِ تَتھ پٮ۪ٹھ پَران ٹیبُل تہٕ چیر چھِ آسان تَتھ ایٹیچِڈ اَہَن حظ اَوا نہَ یُس یُس ہُہ چھُنا کُرسی پٮ۪ٹھ آسان چیر چھِ تَتھ آسان سۭتۍ سُے چھُ اَسہِ ضروٗرت اَہَن حظ کِہیٖنٛۍ نہَ حظ چھُنہٕ پرواے أسۍ وُچھو تَتہِ آن لایَن تہٕ بیٚیہِ یِمو أسۍ تُہٕنٛدِس شاپس پٮ۪ٹھ تہِ آ یہِ کٔہۍ آ یہِ کٔژ بَجہِ چھُ اوٚپُن گَژھان تہٕ یہِ آف کٔژ بجہِ چھُ گَژھان اَہَن حظ کِہیٖنٛۍ حظ چھُنہٕ پَرواے أسۍ یِمو شاپس پٮ۪ٹھ تہِ تہٕ أسۍ وُچھو آن لایَن تہِ اَچھا ٹھیٖک

ٹھیٖک آ کِہینٛۍ نہَ حظ چھُنہٕ پَرواے شُکرِیہ تۄہہِ دِیُتوٕ اَسہِ ییٖژاہ اِنفارمیشن آ بیٚیہِ یِمو أسۍ آن لایَن تہِ وُچھَو أسۍ اور تہِ یِمو أسۍ شاپس پٮ۪ٹھ تہِ تہٕ یہِ اَسہِ پسنٛد کَھسہِ تہِ نِمو أسۍ ضروٗر تُلِو حظ بِہِو رۅبس حَوال